یِم یِم أسۍ اَتھٕ سۭتۍ پَلو چھِ وونان تہِ سُوان تِم ہسا چھِ ڈِفرنٛٹ ریڈی میڈ پَلوَن ہِنٛدِ کھۄتہٕ آسان ریڈی میڈ پَلو ہَسا چھِ زیادٕ مارکٮ۪ٹَس منٛز مگر لُکھ چھِ کَران پرٛٮ۪فَر لُکھ چھِ کَران پرٛٮ۪فَر سوٗنٲمٕتۍ پَلو تِمَن ہَسا چھِ فِٹِنٛگ تِمَن ہَسا چھِ آسان فِٹِنٛگ اَصٕل ٹیب چھَکھ آسان اَصٕل بیٚیہِ ہَسا چھِ آسان تِمَن حظ چھِ دار نیران واریاہ واریاہ یِمَن ییٚمہِ آیہِ سٕژَس وَنو تَمہِ آیہِ ہَسا چھِ سُوان سُہ یِمَہ یِم ریڈی میڈ پَلو چھِ آسان نَہ نَہ حظ چھِ آسان تِمَن فِٹِنٛگ نَہ حظ چھِ آسان کَپُر اَصٕل یہِ بیٚیہِ حظ منٛزٕ گژھان لوٗز منٛزٕ گژھان ٹایِٹ سُہ نَہ حظ چھِنہٕ مطلب پرٛٮ۪فَر کَران أسۍ کیٚنٛہہ بیٚیہِ حظ چھِ آسان یِم ریڈی میڈ پَلو چھِ تِمَن نَہ حظ چھَنہٕ آسان سِٹِچِنٛگ مطلب ٹیب نَہ آسان خاص کِہیٖنۍ نہٕ بیٚیہِ یِم بیٚنیٛان چھِ وونٛناوان یِم یِم بیٚنیٛان چھِ وونٛناوان تِم حظ تِمن نَہ حظ چھِ نیران دار اَصٕل تِم حظ چھِ آسان مطلب ووٗل اَصٕل تِمَن نَہ حظ چھِ گژھان وٕشنیر تِم حظ تِم تِمَن منٛز حظ چھِ گژھان وٕشنیر واریاہ اَصٕل اَمِکۍ موزٕ چھِ بَناوان اَمِکۍ یِم چھِ بَناوان اَتھٕ پَنٛج ماسکہٕ بَناوان ڈُپٹہٕ بَناوان سُہ گُلوبَن بَناوان یِم حظ چھِ واریاہ مطلب بیٚیہِ حظ چھِ کَمفٲٹ تہِ آسان یِم واریاہ اَصٕل